اَسَلامُ علیکُم یہِ اَسہِ حظ اوس آڈَر حظ کَرُن یہِ بِریانی حظ تہٕ بیٚیہِ حظ ؤنیو اَسہِ یہِ اَتہِ کیٛاہ کیٛاہ چھِ اٮ۪ولیبٕل تہٕ اَسہِ اوس آڈَر کَرُن ییٚتہِ چھُ تۄہہِ اٮ۪ولیبٕل چھِ آیس کِرٛیٖم چھِ کیک چھُ حٔلوٕ چھُ پیسٹرٛی چھِ پیٖزا چھِ بٔرگَر چھِ اٮ۪گ رول چھِ کول ڈِرٛنٛکٕس چھِ لایک لایک مِرِنڈا تھَمٕزَپ سِٹِنٛگ کوکا کولا سٕپرٛایٹ ڈِو ہٮ۪ل رٮ۪ڈ بُل یِم چھو اٮ۪ولیبٕل یا اگر سوڈا ووڈا آسہِ ضوٚرَتھ مِلہِ بیٚیہِ چھِ ییٚتہِ یِم پنجابی تَڑکا چھِ لایٹ مِسکچَر سَنسیبٕل سٕنیکِنٛگ چھِ سالٹٕڈ پیٖنَٹٕس چھِ آلوٗ بوٗجا چھِ بیٚیہِ چھِ ہٮ۪لدی رامٕز پنٛچ رَتَن بیٚیہِ چھِ روسٹٕڈ پیٖنَٹٕز چھِ بیٚیہِ چھِ آیس کِرٛیٖم چھُ آیس کِرٛیٖم مِلیو تۄہہِ کالٹی والٮ۪ن ہٕنٛز چاکو بار چھِ بیٚیہِ چِپٕس وِپٕس اگر تۄہہِ ضوٚرَتھ آسیو یہِ تہِ مِلہِ لایک لیز چھُ کُرکُرے چھِ سورُے کینٛہہ مِلہِ یوٗتاہ یہِ اٮ۪ولیبٕل آسہِ آ بیٚیہِ چھِ خاص طور چھِ ییٚتہِ چھِ تۄہہِ اگر بہٕ تۄہہِ یہِ آڈَر کٔرِو پانٛژھ ہَتھ اٮ۪بو تۄہہِ چھُ مِلان فِرٛی فَرٛاے کرٛایز